کیاہ وَجہہ چھُ ییٚمہِ سۭتۍ وٕنکیٚن بُزَرٕگ لُکَن یہِ بیڈَس پٮ۪ٹھ چھُ پیوٚمُت کَنٹِنیو روزُن تمہِ خٲطرٕ کیاہ وَجہہ چھُ تِمن تمہِ خٲطرٕ چھُ یِمن یہِ وَجہہ کہِ تِمن چھُ آسان کِڑنی چھِ تِمن آسان کیٚنہہ پرابلِم کِڑنی چھےٚ تِمن آسان کیٚنہہ فیل گٔمٕژ یا دٮ۪ماغس پَتہٕ دٮ۪ماغ چھُ آسان تِمن پَتہٕ ڈیمیج گوٚمُت تَمہِ سۭتۍ چھُ تِمن تھاوان پَتہٕ بیڈَس پٮ۪ٹھ یا یا ہاٹَس چھےٚ تِمن پرابلِم آسان تَمہِ خٲطرٕ چھِ تِمن تھاوان بیڈَس پٮ۪ٹھ یا پٔتۍ کِنۍ یۄس أڈِج چھےٚ آسان سپاینَل کاڈ چھُ آسان تَتھ تہِ چھ تِمَن آسان کُنہِ ساتَن پرابلِم گٔمٕژ ییٚمہِ خٲطرٕ تِمن تھاوان چھُ دَپان چھُ تُہۍ روٗزِو سا بیڈَس پٮ۪ٹھ اورٕ یورٕ چھُکھ نہٕ ہِلنہٕ دِوان کِہیٖنۍ تہِ واریاہ چھِ تِم وجہہ یِمَو سۭتۍ وٕنکیٚن سٲنۍ بُزَرٕگ بیڈَس پٮ۪ٹھ چھِ بیڈَس پٮ۪ٹھ چھِ یا دٮ۪مٲغی حالَت چھنہٕ آسان واریاہ ہن کِہیٖنۍ تہِ نہٕ واریاہ چھِ تِم یِم ڈپریشنَس منٛز چھِ آسان گٔمٕتۍ یا واریاہ چھِ تِم یِمن وٕنکیٚن تِم تِم بیمارِ چھےٚ یِم نہٕ اِنسان یا اوترٕ پٮ۪ٹھٕ گٔیو یہِ کووِڈ گٔیو یہِ واریاہَس ٹایمَس یا بدل کیٚنہہ گٔیو مَگر یِم بیڈ رِڈن یِم آسان چھِ یِم کَنٹِنیو بیڈَس پٮ۪ٹھ یِمن چھُ آسان زیادٕ یِہوے کِڑنی فیلیٚر چھُ آسان یِمن یا کِڑنی چھِ یِمن آسان فیل گٔمٕژ یا یِہوے ہاٹَس چھےٚ یِمن آسان پرابلِم گٔمٕژ تَمہِ خٲطرٕ چھُ یہِ وَجہہ کہِ تَمہِ خٲطرٕ کیاہ کیاہ پَزِ اَسہِ کرُن تَمہِ خٲطرٕ پَزِ اَسہِ یِمن واریاہ یِمن پَزِ اَسہِ اَصٕل پٲٹھۍ پَزِ اَسہِ یِمَن سۭتۍ کَتھ کَرٕنۍ یِمَن پَزِ نہٕ اَسہِ کٕہٕنۍ تہِ مَلالہٕ تھاوُن کہِ تُہۍ چھِو اَسہِ نِش بوج تُہۍ بَنیو اَسہِ خٲطرٕ بوج تِکیازِ واریاہ چھِ وٕنکیٚن دُنیاہَس منٛز تِم تہِ یِمن مطلب مول موج چھُ گرَس منٛز پیوان پَتہٕ چھِنہٕ تِم تِمن واتان کِہیٖنۍ تہِ نہٕ ییٚمہِ سۭتۍ تِم وارٕے پَتھ چھ پَتہٕ گژھان جیسے کہِ یہِ چھِ زیادٕ بٔڑنٕے منٛز گژھان تَمے موٗجوٗب تہٕ تَمہِ پَتہٕ چھِ اَسہِ تِم بوج بَنان اَمہِ خٲطرٕ اَگر اَسہِ پَزِ کَرُن اَگر اَسہِ یِم ٹھیٖک پَزَن کَرٕنۍ اَگر أسۍ یَژھو کہِ سٲنۍ مویہِ یِمن یہِ گوٚمُت چھُ یِمن بیڈَس پٮ۪ٹھ چھُ پیوٚمُت روزُن واریاہَس ٹامَس یِمن خٲطرٕ وٕچھو أسۍ کیاہ چھُ اَسہِ کیاہ ہٮ۪کَو أسۍ کٔرِتھ ییٚمہِ سۭتۍ یِم ٹھیٖک گژھن اَسہِ پَزِ یہِ کَرُن کہِ اَسہِ پزِ یِمن اَصٕل پٲٹھۍ پَزِ اَسہِ یِمن سۭتۍ کَتھ کَرٕنۍ یا یہِ یِمن کھٮ۪ن دیُن چھُ یہِ ڈاکٹر یِمن خٲطرٕ کھٮ۪ن تھاوان چھُ تہِ پَزِ اَسہِ یِمن اَصٕل پٲٹھۍ دیُن تہِ پَزِ اَسہِ یِمن ٹایمہٕ ٹایمہٕ دیُن اَگر نہٕ یِم مانَن تہِ سُہ کھٮ۪ن کھیوٚن مَگر اَسہِ چھُ یِمن زَبردستی دیُن یِمن سۭتۍ چھےٚ اَسہِ طریٖقہٕ سان کَتھ کَرٕنۍ طریٖقہٕ سان چھُ اَسہِ یِمن دوا وَوا دیُن یُس تہِ یِمن دوا آسہِ سُہ چھُ یِمن دیُن یا اَگر یِمن باتھروٗم آسیکھ گژھُن تَمہِ موٗجوٗب چھُ اَسہِ یِمن اَصٕل پٲٹھۍ ژانٕنۍ چھِ باتھروٗم وَنُن چھُکھ باتھروٗم أژوا یہِ نہٕ کہِ بوج بَنُن یِمن نہٕ وَننُے یِم گژھن گَندگی کَرن تٔتھۍ سٲرٕے سٲرٕے گَند تھاوَن تٔتھۍ ییٚمہِ سۭتۍ کیاہ گژھِ تِمن تِمن گژھِ اِنفیکشَن تہِ یا اِنفیکشَن ہٮ۪کہِ تِمن تَمہِ سۭتۍ گژھِتھ تَمہِ سۭتۍ گَژھِ پَتہٕ یِمن بیاکھ سَختی تہِ یہِ یَکھ تَمہِ سۭتۍ گژھِ پَتہٕ تِمن بیاکھ پرابلِم تہِ ییٚمہِ سۭتۍ تِمن وارٕے پَتھ پَتھ ہٮ۪کَن گٔژھِتھ اَمے موٗجوٗب پَزِ اَسہِ اَصٕل پٲٹھۍ ڈاکٹرَس سۭتۍ پَزِ اسہِ کَتھ کَرٕنۍ کانہہ تہِ رِلیڈِڈ کانہہ تہِ پرابلِم اَگر اَسہِ باسہِ پیشَنٹَس منٛزن بدل کانہہ أمِس گوٚو بدل کانہہ گٔے أمِس پرابلِم تَمہِ موٗجوٗب پَزِ اَسہِ ڈاکٹرَس سۭتۍ کَتھ کَرٕنۍ یا أمِس کَمہِ ٹایمہٕ کُس دوا چھُ کھیوٚن تَمہِ موٗجوٗب پَزِ اَسہِ کَتھ کَرٕنۍ یا اَسہِ پَزَن یِم رَژھٕ رَژھٕ پَزِ اَسہِ یہِ تِہُند سُہ دِل بیٚہلاوُن اَصٕل پٲٹھۍ پَزَن اَسہِ تِمن سۭتۍ کَتھٕ کرنہِ اَصٕل پٲٹھۍ پَزِ اَسہِ تِمن سۭتۍ یا طریٖقہٕ سان کرو أسۍ تِمن سۭتۍ کَتھ دَپوکھ نہ تُہۍ گٔژھِو ٹھیٖک دِلاسہٕ دِموکھ تہٕ تَمہِ سۭتۍ کیاہ گژھِ تِمن تَمہِ سۭتۍ باسہِ تِمن أسۍ گژھو ٹھیٖک وۄنۍ اَگر تِمن سۭتۍ تِتھ کٔنۍ کَرو کَتھ کہِ تِمن باسہِ نہ یِمن أسۍ بَنے یِمن پٮ۪ٹھ بوج تَمہِ سۭتۍ کیاہ چھُ گژھان تِمن چھُ ہاٹَس گژھان اَمہِ سۭتۍ دَباو تہٕ تَمہِ سۭتۍ چھِ تِم وارٕے وارٕے پَتھ گژھان ییٚمہِ سۭتۍ تِم پَتہٕ ٹھیٖک چھِ ہٮ۪کان گٔژھِتھ کِہیٖنۍ تہِ تَمے موٗجوٗب کیاہ پَزِ اَسہِ کَرُن اَسہِ پَزِ تِمن سۭتۍ اَصٕل پٲٹھۍ طریٖقَس منٛز پَزِ اَسہِ تِمن سۭتۍ کَتھ کَرٕنۍ یا یہِ تہِ تِمن تریش آسہِ تِمن چٮ۪نۍ سۄ پَزِ اَسہِ تِمن اَصٕل پٲٹھۍ دِنۍ بَتہٕ آسہِ تِمن کھٮ۪وٚن سُہ پَزِ اَسہِ اَصٕل پٲٹھۍ تِمن دیُن چاے اَسہِ تِمن چٮ۪نۍ سۄ پَزِ اَسہِ تِمن اَصٕل پٲٹھۍ دِنۍ یا پَزِ اَسہِ تِمن یہِ موبایلَس پٮ۪ٹھ پَزِ اَگر کاٹوٗن آسہِ یا کانہہ فلِم آسہِ تَتھ کُن پَزَن اَسہِ تِم لاگٕنۍ یا کٲشِر یِم وٕنکیٚن بٲتھ چھِ یا کٲشِر کَتھ باتھ چھِ تِم پَزِ اَسہِ تِمن ہاوٕنۍ ٹی وِیَس پٮ۪ٹھ چھِ وٕنکیٚن واریاہ اَمہِ قسمٕکۍ یِوان یَتھ پٮ۪ٹھ کٲشِر پٲٹھۍ چھِ وٕنکیٚن کَتھ یِوان کَرنہٕ یَتھ پٮ۪ٹھ تِم کٲشِر پٲٹھۍ ڈراما چھِ بَناوان تِم پَزَن اَسہِ تِمن ہاوٕنۍ تاکہِ تُہُند دِل چھُ سُہ گژھِ تُکنُے مٲیِل سُہ گژھِ تٔتھۍ کُنَتھ تِم سَمجھن تِمن باسہِ نہٕ پَتہٕ کِہیٖنۍ أسۍ چھِ بیمار تِم گژھن نہٕ اُکنُے دٮ۪ماغَس منٛز نِنۍ نہٕ تِم کیٚنہہ أسۍ چھِ بیمار أسۍ چھِ بیمار تہٕ تَمہِ سۭتۍ کیاہ گژھِ تِمن تِم اَگر أسۍ تِمن ٹی وی یِم چیٖز ہاوو نیبرم نیبرم چیٖز ہاوو تَمہِ سۭتۍ کیاہ گژھان تِمن تِہُند دِل تہِ روزِ ٹھیٖک تِہِندِس دِلَس منٛز تہِ گژھِنہٕ یہِ گۄبیر کِہیٖنۍ تِم دَپَن نہ ٲسۍ چھِ یِمن کِتھ بوج تِمن تہِ باسہِ نہٕ یہِ کِہیٖنۍ تہِ نہٕ یا باقٕے کامہِ چھِ اَسہِ کَرٕنہِ تِہِندِ خٲطرٕ تِہِندِ خٲطرٕ چھُ اَسہِ اَگر بیڈ بیڈَس آسہِ شیٖٹ ترٲوِتھ اَگر تِمن سُہ سہِ خراب سُہ چھُ اَسہِ بدلاوُن تِہِندِ خٲطرٕ یا اَگر تِمن سران آسہِ کَرُن سُہ چھُ تِمن اَسہِ اَصٕل پٲٹھۍ کَرُن پردَش چھُکھ آسان بُتھ چھُکھ آسان چھَلُن اَتھٕ چھِکھ آسان چھَلٕنۍ کھوٚر چھُکھ آسان چھَلٕنۍ یا یِہوے بیڈ شیٖٹ یہِ چھُ اَسہِ آسان اَسہِ چینج کَرُن دۄیہِ دۄہ یا دۄہ پَتہٕ یا دۄیہِ دۄہ آسان چینج کَرُن یا کُٹھِس منٛز چھُ اَسہِ تاپھ تھاوُن تاکہِ کُٹھِس منٛز اَژِ تاپھ یِہِ نہٕ کیٚنہہ کہِ تَتہِ ۄتھہِ سُہ سریہہ گژھِ تَتہِ اَمہِ سۭتۍ گژھِ یِمَن وارٕے سُہ اِنفیکشَن گژھِ تِمن اَصٕل پٲٹھۍ تھاوُن تاپَس لایِٹ اَگر آسہِ کُٹھِس منٛز آسہِ لایِٹ اَژان دٲر تھاوٕنۍ ییٚلہٕ پردٕ تھاوٕنۍ ؤٹِتھ تاکہِ تِمن تہِ اَژِ سۄ لایِٹ اَژِ تِمن اَندر کُن تِم تہِ وٕچھن نیبرِم گاش تِکیازِ تِم چھِ آسان کَنٹِنیو بیڈسٕے پٮ۪ٹھ ییٚمہِ سۭتۍ تِم پَتہٕ نیبرِم گاش چھِ ہٮ۪کان پَتہٕ وٕچھِتھ کِہیٖنۍ ییٚمہِ سۭتۍ پَتہٕ تِمن دِلَس واریاہ دَباو چھُ گژھان تِم چھِ گژھان أندرٕ کٔنۍ واریاہ زیادٕ تَنگ تَمہِ موٗجوٗب کیاہ کَرو أسۍ کٲم أسۍ تھاوو تِمن لایِٹ تھاوو نیبرِم کِہینۍ یا اَصٕل پٲٹھۍ کرو تِمن سۭتۍ کَتھ اَصٕل پٲٹھۍ دِمہوکھ دوا یہِ تِمن دوا آسہِ سُہ دِمو أسۍ تِمن اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ ژَنوکھ باتھروٗم یا سران کَرہوکھ یا کھٮ۪ن چٮ۪ن دِمہوکھ ییٚمہِ سۭتۍ تِمن اَصٕل پٲٹھۍ ٹھیٖک گژھن